السلام عليكم ورحمة الله وبركاته آز ونہو تۄہہِ بہٕ تِم کینٛہہ کتھٕ آبس مُتعلق یِم میٲنس دۄہس منٛز آبس مُتعلق ضرورت چھِ لگان آب چھُ مےٚ دۄہس واریاہن کامٮ۪ن ضرورت لگان تہٕ یہِ چھُ میانہِ زندگی دۄہ کھوٚتہ دۄہ ہٕنٛدِ زندگی ہُنٛد سٮ۪ٹھاہ اہم رول ادا کران بہٕ چھس چاے بناوان تہٕ آبہٕ ورٲے چھنہٕ چاے بنان کینٛہہ آ چاے منٛز تہِ چھُ آب گژھان تہٕ سۄ چھِ ادٕے چاے بنان بیٚیہِ چھس یہِ آب دۄدس ترٛاوان تہٕ زامُت دۄد چھُ رُت بنان بیٚیہِ چھس یہِ آب پانس چٮ۪وان تہٕ کیٛازِ أکِس انسان سٕنٛدِ خٲطرٕ چھُ دۄہ کھۄتہ دۄہ آب چٮ۪نہٕ سۭتۍ واریاہ فٲیدٕ گژھان آب چھُ سانہِ زندگی ہُنٛد سٮ۪ٹھاہ رول اہم رول ادا کران تہٕ یہِ چھُ واریاہن کامٮ۪ن لگان أمۍ سۭتۍ چھس بہٕ پلو تہِ چھلان بانہٕ تہِ چھلان تہٕ باقٕے چیٖز تہِ چھلان مٮ۪وٕ تہِ چھُنہٕ چھلنہٕ بغٲر صحتس خٲطرٕ ٹھیٖک آسان یہِ تہِ چھُ گۄڈٕ آبس سۭتۍ چھلنہٕ یِونہٕ یوان تہٕ ادٕ کھٮ۪نہٕ یِوان آب چھُ واریاہن کامٮ۪ن مدد دِوان تہٕ بیٚیہِ چھُ کلہٕ سرٛان تہِ کران کلہٕ تہِ چھلان تہٕ سرٛان تہِ کران یہِ چھُ سٮ۪ٹھاہ فٲیدٕ منٛد چیٖز تہٕ اسہِ پزِ آب صاف تھاوُن تہٕ پانس زیادٕ زیادٕ چیوٚن